اِنڈیاہَس منٛز چھےٚ آفِشَل لنٛگویج ہِندی یُس ہر کُنہِ جایہِ ہُندوستاکِس کوٗنَس کوٗنَس منٛز چھُ استعمال یِوان کَرنہٕ اگر کُنہِ جایہِ ساین بوڈ تہِ آسہِ لٲگِتھ سَڑکَن آسہِ لٲگِتھ عمارَتَن آسہِ لٲگِتھ یا کُنہِ دُکاندارَن آسہِ کانٛہہ ساین بوڈ لٔگ سُہ چھُ آسان ہِندوستانَس منٛز ہِندی پٲٹھۍ لیٚکھِتھ وَنہِ چھِ کیٚنٛہہ کیٚنٛہہ ونۍ کٔر تَنہٕ واریاہ ترقی ہُندوستانن تہٕ تَنہٕ کیٛاہ چھِ اَتھ وَنان گٔے واریاہَن لنٛگویجَن ہُنٛد مِلیو ییٚتہِ تہِ پوسچَر تہِ ہِندوستانَس منٛز یِم الگ الگ زَبان چھےٚ یِوان الگ الگ سٹیٚٹَن مَنٛز وَنٛنہٕ تَتھ منٛز چھِ پَنجابی چھےٚ اُردو چھُ ہِندی چھُ اِنٛگلِش چھُ سَنسکِرت چھُ فارسی چھُ عربی چھُ عربی چھُ یِوان کَم کَم اِستعمال کَرنہٕ زیادٕ چھُ یِوان کَرنہٕ اُردو اُردو چھُ یِوان واریاہ یَتھ منٛز اِستعمال کَرنہٕ بیٚیہِ ہِندی ہِنٛد یُک اِستعمال چھُ یِوان ہَر کُنہِ سُکوٗلَن منٛز کالجَن منٛز یوٗنیورسٹِیَن منٛز بَڑٮ۪ن بَڑٮ۪ن اِدارَن منٛز یِوان یوٗزک اِستعمالَس منٛز اَنٛنہٕ اَسہِ پَزِ پَنٛنہِ کٔش تَتھ منٛز چھُ اَکھ پاٹ کٔشیٖر کٔشیٖر چھِ اَکھ پَنٕنۍ لینٛگویج تہٕ کَشمیٖری یۄس بہٕ تۄہہِ زَبان وٕنکٮ۪نس وَنان چھُ اَتھ چھِ وَنان أسۍ کٲشِر زَبان یۄس ہُندوستانس منٛز اَکھ یہِ چھَنہٕ یِوان تیٖژاہ مانٛنہٕ کِہیٖنۍ مگر أسۍ چھِ اَتھ زبانہِ واریاہ پوچر دِوان تہٕ برونٛٹھ یَژھان پَکناوُن تاکہِ سٲنۍ لینٛگویج تہِ یی مانٛنہٕ تہٕ زانٛنہٕ زیادٕ یۄس ہِندی لینٛگویج چھِ سۄ چھےٚ ہُِستان کٮ۪ن کوٗنن کوٗنَن منٛز یِوان وَنٛنہٕ زَن چھےٚ سۄ یِوان نبرِمٮ۪ن ملکَن منٛز ہِندوستان کٮ۪ن اُتراکھنٛڈَس منٛز آندرا پردیشَس مَنٛز یوٗ پی یَس مَنٛز بِہارَس مَنٛز دِلی مَنٛز یا بیٚیہِ کانٛہہ میسوٗر اِندور کُنہِ تہِ یَتھ یِمَن جاین منٛز چھےٚ یِوان ہُِستانٕچ یہِ لینٛگویج وَنٛنہٕ وے یۄس کامَنلی سپوکُن لینٛگویج یۄس چھےٚ کَنٛٹری منٛز سۄ چھےٚ أسۍ چھِ وٕنکٮ۪نس زیادٕ تَر مانٛنہٕ یِوان اِنگلِش سُہ چھُ آل اوَر کُنہِ تہِ جایہِ یِوان أسۍ یوٗز کَران ییٚمہِ ذٔریعہِ أسۍ پانہٕ ؤنۍ چھِ ہٮ۪کان أکِس بیٚکہِ سٕنٛز کَتھ سَمجِتھ جذبات سَمجِتھ پَنٕنۍ پانہٕ ؤنۍ کیٚنٛہہ آسہِ اِختلاف تِم تہِ ہٮ۪کان سَمجِتھ بیٚیہِ چھِ ہٮ۪کان أسۍ پانہٕ ؤنۍ واریاہ اَصٕل پٲٹھۍ تہِ کَتھ کٔرِتھ اَسہِ پَزِ پَنٕنۍ لینٛگویج دیُن واریاہ کینٛہہ پوچر تاکہِ ہُندوستانس منٛز یی سٲنۍ تہِ کٲشِر زبان مانٛنہٕ زانٛنہٕ بیٚیہِ یِنۍ تَمِکۍ لُکھ تہِ تَتھ کُن گَژھن اَٹرٮ۪کٹ بیٚیہِ کران بٮ۪نٛگلورَس منٛز چھِ یِوان بٮ۪نٛگلوری کٮ۪رلٕہِس منٛز چھِ کیرلہٕچی آیہِ زَبان یِوان وَنٛنہٕ اِتھَے کٔنی چھےٚ مُختٔلِف سِٹیٚٹَن منٛز مُختٔلِف زَبان ہِندوستانَس منٛز چھُ اَکھ حِصہٕ پَنٛجاب تَتھ منٛز چھِ یِوان پَنٛجابی وَنٛنہٕ مگر تَتھ منٛز تہِ چھُ یِوان ہِنٛدِیُک اِستعمال کَرنہٕ ہِندی پٲٹھۍ لٮ۪کھنہٕ وَنٛنہٕ بولنہٕ ہر کانٛہہ چیٖز ہٮ۪کان ہِندی پٲٹھی کٔرِتھ کیٛازِکہِ تِم ہٮ۪کان نہٕ پَنجٲبی پٲٹھۍ لیٚکھِتھ کیٚنٛہہ تِم چھِ ہِندی پٲٹھۍ لٮ۪کھان یِتھَے کٔنی چھِ ہِندُستانَس منٛزیہِ اَکھ کامَن اَکھ لینٛگویج یَتھ وَنان چھِ أسۍ ہِندی بیٚیہِ چھِ دٔیِم کَتھ یۄس یہِ ہِندی چھےٚ یہِ چھَنہٕ تیٖژاہ ڈِفکَلٹ تہِ کِہیٖنۍ مگر آ کٲشرٮ۪ن ہِنٛدٮ۪ن لُکَن خٲطرٕ سرینگرٕ کٮ۪ن لُکَن یا گامکٮ۪ن لُکَن ہِنٛدۍ خٲطرٕ چھےٚ یہِ تھوڑا بہت ڈِفکَلٹ پَہم کیٛازِکہِ أسۍ چھِنہٕ زیادٕ ہِندی یَس دِوان تَوجو کیٚنٛہہ أسۍ چھِ لیٚکھان زٮ۪نہِ گَرِ پٮ۪ٹھٕے اردو پٲٹھۍ أسۍ چھِ بیٚیہِ اُردو پٲٹھی زیادٕ کَران کَتھ تہِ تہٕ اردو پٲٹھی زیادٕ اردوے زیادٕ اِستعمال تہِ کَران لٮ۪کھان تہِ چھِ أسۍ زیادٕ اُردوٕے مگر اَکھ چیٖز چھُ یہِ کہِ اَسہِ پَزِ پنٛنہِ کٲشِر زبان تہِ دیُن پوچر پنٛنٮ۪ن لَکٹٮ۪ن بَچَن سَمجاوُن بَڑٮ۪ن بُزرگَن تہِ ہٮ۪س تراوُن اَمیُک کہِ اَسہِ سٲنۍ کٲشِر زبان چھےٚ یہِ گٔژھ ہُندوستانَس منٛز مانٛنہٕ یہِ مشہوٗر گژھٕنۍ سٲنۍ ہِش زبان تہِ گٔژھ تَتہِ پھِرنہٕ یِنۍ تہٕ وَننہٕ یِنۍ بیٚیہِ دٔیِم یِم یِم تہِ ہِندوستانٕکۍ لُکھ چھِ تِم چھِ پرٮ۪فر کَران ہِندی ہِندی یتھُے ساین بوڈ چھُ آسان تِمَن چھُ سیوٚد تَران فِکر اَسہِ کوٚت چھُ گژھُن کیٛاہ چھُ کَرُن ریلوے سِٹیٚشنَن پٮ۪ٹھ چھُ آسان ہَسپَتالَن چھُ ہِندی پٲٹھۍ ناو وَسان لیٚکھِتھ ہر کانٛہہ یُس اِدارٕ چھُ تِمَن چھُ ہِندی پٲٹھۍ آسان لیٚکھِتھ